اگر میانٮ۪ن چیلینجن چیلینجن ہٕنٛز یا میٲنۍ ڈِفکَلٹی ہٕنٛز کَتھ کَرو أسۍ کِتھ پٲٹھۍ درٛاے اَمہِ نٮ۪بَر ییٚلہِ أسۍ لَکٕٹۍ ٲسۍ یا پَران ٲسۍ یا اَسہِ اوس ساروی کھۄتہٕ بوٚڑ بارٕ ریٖزَن سُہ اوس فاینانشَل کرٛایسٕز آسان سانہِ گورٕ اَنٛدَر مگر الحمدُاللہ اَسہِ کوٚر اوبوٗ اَتھ پٮ۪ٹھ حٲصِل اَسہِ کوٚر اَتھ پٮ۪ٹھ اَکھ أمۍ زوال أمۍ زوال درٛاے اَسہِ کوٚر عروٗج حٲصِل أمۍ چٔلرٲو اَسہِ پوٗرٕ پَتہٕ یِم سِٹیشنٔری پرٛابلِمَس یِم لیک آف ماٹِویشنَس میلان چھِ تم چیٖز گٔیَس حٲصِل اَلحَمدُللہ اللہ تعالیٰ سُنٛد چھُ لاکھ لاکھ شُکُر أمۍ منٛز تٕم چَلینٛجِنٛگ فاینالشَل کرٛایسَس سانہِ لۄکچارکہِ ایجمَس منٛز سٲنۍ مُلکَن تہِ کَرِ کینٛہہ ترقی سٲنۍ اِکانمِکَل فنٛڈٕس تہِ گٔے کینٛہہ آسان سٲنۍ جاب رِکروٗٹمٮ۪نٛٹ گٔے کینٛہہ آسان سٲنۍ گَرِکۍ کَمہِ گٔے کینٛہہ آسان تَمہِ ساتہٕ گٔے تِم ڈِفِکَلٹی دوٗر ییٚمہِ ساتہٕ سٲنِس ایجوکیشَن مَنٛز اوٚبوٗر ملہِ ییٚمہِ ساتہٕ سٲنِس ایجوکیشَن مَنٛز آسٲنی گٔے